اَگر أسۍ کَتھ کَرو لوکَل فارمَن ہنٛز ییٚتہِ ٲسۍ آسان واریاہ کرٛافٹٕز مطلب کۄلگٲمہِ ڈِسٹِرٛکَس منٛز ٲسۍ قٲلیٖن گھر آسان یَس زَن مول اوس کَران قٲلیٖن کٲم تٔمِس اوس نیٚچیٛو تہِ کَران قٲلیٖن کٲم مطلب یُس میٛون خانٛدار چھُ سُہ اوس کَران قٲلیٖن کٲم پَتہٕ یُس اسہِ نیٚچیٛو زاو تٔمۍ تہِ ہیٛوچھ تھوڑا قٲلیٖن کٲم تہٕ بہٕ ٲسٕس پانہٕ پھیٚرنَس شالہٕ کٲم کَران شال لاگَن تِلہٕ لاگَان میٛٲنۍ کوٗر یۄس ٲس تٔمۍ تہِ ہیٛوچھ مطلب یہِ چھِ کۄلگٲمہِ ڈِسٹِرٛکَس منٛز سٲرسٕے ییٚتہِ کُنہِ کانٛہہ اوس کٲنٛسہِ اوس مول کَران قٲلیٖن کٲم کٲنٛسہِ اوس شالہٕ کٲم کٲنٛسہِ اوس تِلہٕ کٲم کَران مگر یہِ ہینٛڈی کرٛافٹہٕ روٗز توٚتانۍ بَرقرار کانٛہہ اوس ووٗل ووٗلَن تِمَن ژادریٚن لاگَان سٕژنہِ کٲم تٔمۍ ہیٚچھۍ سٕژنہِ کٲمٕے مگر یہِ روٗز کَلچَرَس منٛز یہِ ہِسٹرٛی توٚتانۍ موٗجوٗد آز تہِ چھِ یِوان روٗلَر ایریا ہَن منٛز لَبنہٕ ییٚمِس زَن مول چھُ کَران قٲلیٖن کٲم تٔمِس چھُ کَران نیٚچیٛوٗ تہِ ییٚمِس کوٗر کَران آرِ کٲم تٔمِس چھُ کَران نیٚچیٛو مگر یِم زَن شہر علاقہٕ چھِ تَتہِ ییٚمِس مول کَرِ بِزنیٚس تٔمِس چھُ نیٚچیٛو تہِ کَران تی یہِ چھِ روزان جَنریشَن ٹُو جَنریشَن بَرقرار